ہٮ۪لو یہِ چھِ حظ اے بی سی کَمپٔنی اہن حظ آ بہٕ چھُس یوٗزَر حظ مےٚ کَریٛو راتھ تَہَنٛدِ سٹورٕ پٮ۪ٹھ حظ آرڈَر حظ آرڈَر حظ چھِ ناو حظ تَتھ یوٗزَر فون نمبر چھُ اَکھ زٕ ترٛےٚ ژور پانٛژھ شےٚ سَتھ ٲٹھ صِفر اہن حظ اٮ۪ڈ ڈِلؤری اٮ۪ڈرَس تہِ حظ چھِ ٹوٗ تھِرٛی فور فُٹ بِرٛج ڈَلگیٹ سرینگر وَن ناین زیٖرو زیٖرو زیٖرو وَن اہن حظ مےٚ حظ اوس راتھ حظ آرڈَر کوٚرمُت حظ ہلدی رامٕز آلوٗ بُجھیا تہٕ اہن حظ آ تہٕ سُہ حظ گٔیٛو ڈِلوَر واریاہ اَصٕل ٹایمَس پٮ۪ٹھ سُہ اوس واریاہ اَصٕل چیٖز مےٚ کھوٚت سُہ وارایاہ پَسنٛد تُہُنٛد ڈلؤری ٹایم حظ اوس واریاہ اَصٕل صحیح تہٕ پرٛوڈَکٹ تہِ اوس واریاہ اَصٕل حظ یُس تۄہہِ ڈِسکاوُنٛٹ ٲسوٕ دِژمٕژ ہُتٮ۪س ٹھیٖک تہٕ اوٚوَرآل اوس پرٛوڈَکٹ حظ واریاہ اَصٕل اہن حظ آ صحیح تہٕ وۄنۍ کٔر مےٚ امے موٗجوٗب کال حظ مےٚ دوٚپ بہٕ دِمو تۄہہِ تُہٕنٛدِس چیٖزَس متعلق زانکٲری کہِ تُہۍ کِتھ چیٖز چھُو کٕنان آرڈَر تُہُنٛد استعمال کٔرِتھ باسے مےٚ یِہے کَتھ کہِ تُہُنٛد چیٖز چھُ واریاہ اَصٕل

تۄہہِ پَزنو یِم پَنٕنۍ چیٖز برونٛٹھ کُن پَکناوٕنۍ تۄہہِ پزیو مارکیٹ پَنٕنۍ اٮ۪کٕسٹٮ۪نٛڈ کَرُن کیونٛکہِ تُہٕنٛد چیٖز چھِ واریاہ اَصٕل یہِ چھِ پازٹِو رِوِو اَکھ تُہٕنٛدِس چیٖزَس متعلق میون

یہِ کٔرۍ تو غوروانداز یہِ میون پازٹِو رِوِو اہن حظ نہ یُس تۄہہِ تَہَنٛدِ چیٖزٕچ پیکِنٛگ یُس ٲس سۄ ٲس واریاہ اَصٕل پیکِنٛگ ٲس اَصٕل تَتھ ڈیٚلؤری اٮ۪ڈرَس اوس تمیُک ٹھیٖک ڈِلِوَر اوس آن ٹایم تٕہٕنٛدِس ڈیٚلؤری پاٹنَر سُنٛد بِہیوِیَر اوس اَصٕل تُہٕنٛدۍ زَن یِم سٹور اٮ۪مپلاے چھِ تُہُنٛد بِہیویَر کھوٚت مےٚ پَسنٛد تم چھِ زَبردَس پٲٹھۍ چیٖز کَران یُس تَتھ پیکِنٛگ ٲس آمٕژ کَرنہٕ مےٚ تام ڈِلوَر کَرنہٕ خٲطرٕ سُہ اوس اَصٕل ڈیٚلؤری یِتھ پٲٹھۍ اِنسان کَران چھِ تَتھ منٛز باسیٛو نہٕ مےٚ کانٛہہ تہِ ہٮ۪زٕل تُہُنٛد چیٖز کَنزیوٗم کَرنہٕ پَتہٕ استعمال کَرنہٕ پَتہٕ باسیٛو مےٚ تَتھ اَصٕل مَزٕ اوس اَصٕل

ٹھیٖک ٹھاک اوس لطف انداز اوس اوٚوَرآل کُلہُم اوس واریاہ اَصٕل سُہ چیٖز تُہُنٛد مےٚ استعمال کَرنہٕ پَتہٕ باسیٛو مےٚ سُہ واریاہ واریاہ اَصٕل مَزٕدار رُت جان زَبَر